ییٚلہِ زَن مےٚ پَسنٛد چھِ تاب ہِنٛزَن اکھ یوٗنیٖک کِتاب چھِ خاص اکھ کِتاب یَتھ زَن ناو چھُ قُرآنہِ مَجیٖد سۄ چھِ مےٚ واریاہ پَسنٛد بہٕ سِٮ۪ن سۄ واریاہ پَسنٛد کران تِکیٛازِ تٔمِۍ سۭتۍ چھُ اِنسانَس دُنٛیا تہِ تہٕ ٲخٕرَت تہِ باقٕے یِم تہِ دُنیاہس منٛز باقٕے کِتاب چھِ تِم چھِ دُنیٲوِی کِتاب مَگر یُس دُنیٲوِی کِتاب تہِ چھِ مگر ٲخرَتہٕ اَکھ رٮ۪تٕچ کِتاب تہِ یۄس زَن چھِ سۄ چھِ قُرآنہِ مٔجیٖد یُس زَن نٲزِل گٔیے حضرتِ محمد صلیٰ اللہ عَلیہِ وَسَلَمَس پؠٹھ تمۍ واتنو پَتہٕ اَسہِ تام لُکَن تانۍ موٗوِی یۄس زَن مےٚ پسنٛد چھِ سۄ چھِ مےٚ دَمال یۄس مےٚ تِکیازِ یہِ چھِ مےٚ اَمہِ موٗجوٗب پسنٛد اَتھ منٛز چھِ واریاہ کومِڈِی کومِڈِی چھِ اَتھ منٛز اَوٕے چھُسَن بہٕ یہِ پَسنٛد کَران